اسلام علیکُم ورحمۃ اللہ برکَت اچھا ٹھیٖک تُہۍ چھِو حظ مُنفی جان حظ اَہَن حظ أسۍ حظ چھِ سُویٖٹ وایَسہٕ پیٚٹھ حظ موبایِل موبایِل ریپیَر حظ چھُس بہٕ تۅہہِ اوسوٕ موبایِل حظ ترٛوومُت ییٚتہِ سُہ حظ چھُ سَمبٲلِتھ حظ موبایِل تُہۍ ؤنِو حظ کُس موبایِل اوس تۄہہِ ترٛوومُت ییٚتہِ گۄڈَے یہِ چھا ریڈ می نوٹ سیوَن حظ سُہ حظ چھُ مےٚ تھوٚومُت سَمبٲلِتھ حظ بوٗزوا اَوٕ اَوٕ سُہ چھُ مےٚ سَمبٲلِتھ تھوٚومُت حظ تُہۍ کر یِیِو حظ تَتھ حظ سُہ لوٚگ سورُے ژوٚوُہ شَتھ رۄپیہِ حظ نہ حظ تَتھ اوس سورُے حظ خرابٕے تَتھ اوس تَتھ ترٛوو ڈِسپٕلے تہِ نوٚو حظ تَتھ ترٛوو بیٹری تہِ حظ نوٚو تَتھ تتھ ترٛوو یہِ حظ کیٛاہ چھِ وَنان اَتھ آی سی تہِ حظ ترٛٲو تَتھ نوٚو تَتھ ترٛوو فرنٛٹ کیمرا تہِ نوٚو تَتھ ٲس واریاہ پرٛابلِم حظ تَتھ اوس شایَد تۄہہِ آب ژھُنمُت حظ بوٗزوا تہٕ تَتھ ٲس واریاہ پرٛابلِم حظ بوٗزوا اَوا تَتھ ٲس سُہ چھےٚ بیٚیہِ کیاہ چھِ وَنان اَتھ اَگر بیٚیہِ کیٚنٛہہ آسوٕ موبایِل ووٚبایِل سَمبالُن حظ تِمن کیٛاہ پرٛابلِم حظ چھےٚ

اَسہِ ڈِسپٕلےَ تَمہِ کُے فون حظ چھُ اچھا اَسہِ چھُ اسہِ چھُ رِیَل می اَوا ٹھیٖک یہِ حظ کیٛاہ چھِ ونان اَتھ یَتھ موبایلَس اِنشااللہ چلٲے زیٚو تُہۍ کٲلۍ کیٚتھ مےٚ تھوٚومو ترٛٲوِتھ اَتھ کیٛاہ چھِ وَنان اتھ مےٚ ترٛوو جیک تہِ نوٚو حظ بوٗزوا وۅنۍ چھُ یہِ اصٕل چارٕج تہِ کران یہِ اوس سُلو چارٕج تہِ کران حظ بوٗزوا تہٕ اَتھ چھِ یِم ژوٚوُہ شتھ اَہَن حظ اَوا اَتھ چھِ ژوٚوُہ شَتھ بَنان حظ اَتھ ترٛوو سورُے ڈِسپٕلے تہِ بیٹری تہِ آیہِ آی سی تہِ ترٛوو اَتھ اَتھ حظ کیٛاہ چھِ اَتھ وَنان جیک تہِ ترٛوو اَتھ بیٚیہِ اوس سُہ سٔلو چارٕج گژھان حظ بوٗزوا از چھُو تۄہہِ پَے از کوٗتاہ درٛۅجر چھُ اَمہِ موٗجوٗب از چھُ کیٛاہ چھِ وَنان اَتھ اَسہِ چھِ موٚزوٗرۍ تہِ بَچن پَتہٕ حظ پَنٕنۍ بوٗزوا اچھا تِم کیٛاہ چھِ وَنن اَتھ تۄہہِ کٔژِ بَجہِ یِیِو حظ تَقریٖبَن مےٚ کٔرۍزیٚو تُہۍ کال نا بوٗزوا مےٚ کٔرۍزیٚو تُہۍ یِنہٕ برٛونٛہہ کال تقریٖباً نا بوٗزوا تہٕ اَگر بہٕ ییٚتہِ اَگر بہٕ ییٚتۍ اوسُس تہٕ تِم دِمو تۄہہِ سَمبٲلِتھ تَتھ اوس کیٛازِ یُس یہِ ڈِسپٕلے تہِ چھُ تِمن بِہِتھ تی حظ ڈِسپٕلے پھُٹمُت نوٚو کُس کُس وَنو تۄہہِ کیٛاہ کیٛاہ وَنو تۄہہِ موبایِل حظ اچھا ٹھیٖک ؤلِو کیٚنٛہہ چھُنہٕ پَرواے مےٚ کٔرۍزیٚو تُہۍ کٲم نا مےٚ کٔرۍزیٚو تُہۍ فون تہٕ بیٚیہِ أنۍزیٚو چلو إں کٲلۍ کیٚتھ تہٕ یہِ موبایِل تہِ نیٖوتو سُے سَمبٲلِتھ چلو چلو اَسلام علیکُم